ٹیٖچرَن پَزِ سکوٗلَن منٛز زیادٕ کھۄتہٕ زور دِیُن مارَل ایٚجوٗکیشنہٕ منٛز تِکیٛازِ بَچَن چھُ وُنکٮ۪ن بَچَن مَنٛز چھِ یِوان اَکہِ چیٖزٕچ کٔمی تِکیٛازِ تِمَن چھِ نہٕ سۅ تَربیت یِوان تِہٕنٛدِس یَتھ تٲلیٖم منٛز لَبنہٕ کِہیٖنٛۍ سکوٗل چھِ یِہَے مِس کَران زِ بَچَن چھِ دُنیاوی تٲلیٖم دُنیاوی تٲلیٖم چھےٚ تِمَن کینٛژھس حَدَس لیکِن یۄس ٲخرَتٕچ تٲلیٖم چھِ تَتھ منٛز چھِ تِم واریاہ زیادٕ پَتھ یا یِہَے مارَل ایجوٗکیشَن چھِ سۄ تہِ چھےٚ تَتھ منٛز تہِ چھِ تِم واریاہ دۄہ کھۄتہٕ دۄہ پَتھٕے کُن گَژھان تہٕ یور چھِ دُنیا دُنیاوِی تٲلیٖم ساینَس کِس فیٖلڈَس منٛز چھِ تِم برٛونٛہہ برٛونٛہہ برٛونٛہہ لَمان یورٕ چھِ نہٕ تِمَن سُہ ہُہ یہِ مارَل ایٚجوٗکیشَن میلان کیٚنٛہہ بیٚیِس بیٛاکھ چیٖز یۄس یہِ پرٛیٚکٹِکَل ایٚجوٗکیشَن پرٛیٚکٹِکَل ایٚجوٗکیشَن اگر بَچَس ہیٚچھناوان زِ اگر سُہ کانٛہہ فارمُلا چھُ پَران پَتہٕ ہیٚچھناوان تٔمِس یہِ کِتھٕ پٲٹھۍ چھِ تۄہہِ ڈیلی لایفہِ منٛز پَنٕنہِ روزمَرہ زِنٛدَگی منٛز ایٚپلاے کَرٕنۍ تَمہِ سۭتۍ تہِ یِیہِ ہے ایٚجوٗکیشَن سِسٹَمَس مَنٛز واریاہ تَرقی لیکِن سُہ چیٖز تہِ چھُنہٕ وُنہِ گژھان کِہیٖنٛۍ